السلام علیکم ورحمۃ اللہ وبرکاتہُ بہٕ حظ ونہٕ تۄہہ کٲشر زبانہِ ہنٛدۍ کینٛہہ الفاظ تہٕ کی کینٛہہ پرٮ۪ژھہٕ یِم ہسا مےٚ واریاہ فیورِٹ چھِ یِم ہسا مےٚ واریاہ پسنٛدیٖد چھِ گۄڈنِچ ہسا تَتھ منٛز اکھ أہم کتھ اکھ گۄڈنِچ معمولی مُژکری پٮ۪ٹھ گژھ نہٕ ٹوٹھ یار تراوُن یہِ ہسا چھُ مےٚ امہِ موٗجوٗب پسنٛد تِکیازِ یہِ ہسا چھِ پننس دوستس متعلِق یتھ منٛز ہسا چھِ اکھ دوستٕچ دوستہٕ سٕنٛز اہمیت کہِ دپان أکِس معمولی مُژٔکری پٮ۪ٹھ یا معمولی کُنہ تہِ غلطی پٮ۪ٹھ نہ سا گژھ نہٕ پنُن اکھ ٹوٹھ جٲنی یار تراوُن کینٛہہ دٔیِم ہسا چھِ مےٚ فریز کٲشرِس منٛز پسنٛد چھِ سۄ ہسا گوٚو اوٚر زو گوٚو اوٚر جان ییٚلی ہسا أکِس انسانس صحت اسہِ تیٚلی ہسا چھُ سورے تٔمۍ سٕنٛدۍ خٲطرٕ یہِ دُنیا تہِ آسان تیٚلی ہسا چھُ تٔمِس پرٮ۪تھ کُنہِ چیٖزس مزٕ لگان تِکیازِ اگر نہٕ أکِس انسانس صحت آسہِ سُہ نہ سا ہیٚکہِ تیٚلہِ کہینۍ کٔرِتھ تہٕ بییٚہِ ہسا چھِ مےٚ کینٛہہ الفاظ کٲشرِس منٛز واریاہ پسنٛد یِمن منٛز اکھ لفظ چھُ واکھ یعنی کہِ یہِ ہسا چھُ لل دٮ۪د ہنٛدٮ۪ن شعرن یِم ہسا لل دٮ۪د ہٕنٛدۍ شعر چھِ تہِ تِم آسہٕ مےٚ واریاہ پسنٛد تہٕ تمے موٗجوب حظ تمنے چھِ واکھ ونان تہٕ بییٚہِ ہسا چھِ مےٚ کٲشِر زبٲنۍ ہنٛدۍ کینٛہہ شٲعرن ہنٛدۍ ناو پسنٛد یِمن منٛز رُسُل میٖر چھُ یِمن منٛز شمس فقیٖر چھُ یِمن منٛز احد صٲب بٹوٲرۍ چھِ بہٕ ہسا چھُس اکھ مطلب کٲشُر آسنس پٮ۪ٹھ فخر کران تہٕ بییٚہِ ہسا چھُس پننہِ کٲشرِ زبٲنہِ پٮ۪ٹھ فخر کران بہ ہسا چھُس یتھ چیٖزس ہٮ۪ٹھ فخر کران کہِ بہ ہسا چھُس کٲشُر بورن بولان وول تِکیازِ یۄس یہِ سٲنۍ یہِ کٲشر زبان چھِ یہِ ہسا چھِ اکۍ میٖٹھ تہٕ مٔدٕر زبان سٲنۍ یہِ کٲشر زبان ہسا چھُ سانہِ ملژارُک نشان بییٚہِ یہِ سٲنۍ زبان ہسا چھِ سٲنۍ اکھ پہچان یہِ ہسا چھِ سانہِ تہزیبہٕ تمدُنٕچ اکھ خاص نِشٲنی امہِ موٗجوب ہسا چھُس بہٕ کٲشُر بولان وول پانس پہ پانس پٮ۪ٹھ فخر کران اسلامُ علیکُم